أسۍ چھِ واریاہ احتیاط کَران زِ اَسہِ گژھن نہٕ مَچھِ یا مٔہے ٹۄپ وۄپ دِنۍ کِہینۍ نہٕ تِکیازِ تِمو سۭتۍ چھِ واریاہ اِنفٮ۪کشَن گَژھان اگر أسۍ کَتھ کَرو تَمہِ سۭتۍ چھِ ڈینگوٗ تہِ ہٮ۪کان گٔژھِتھ اگر کُنہِ وِز تیُٚتھ موٚہ چھُ آسان سُہ چھِ ہٮ۪کان یہِ ٹھۄپھ دِتھ تہٕ پَتہٕ چھِ ہٮ۪کان ڈینگوٗ گٔژھِتھ مگر أسۍ چھِ تیٚمۍ خٲطرٕ مٔہے دَوا استعمال کَران ییٚمہِ سۭتۍ نہٕ مٔہے چھِ یِوان کِہینۍ نہٕ بیٚیہِ چھِ أسۍ کٲشرِس حِسابَس منٛز کشمیٖری کَلچَرَس منٛز یِم زیادٕ دوٗر چھِ آسان تِم چھِ دُہ زالان تَمہِ سۭتۍ چھِ تِم مٔہے تہِ ژَلان پَتہٕ چھِنہٕ اَسہِ آسان تِم مٔہۍ کِہینۍ نہٕ ییٚمہِ نِش أسۍ پَتہٕ بَچان چھِ اِمو بٮ۪ماریوٚ نِش اَمہِ سۭتۍ یہِ چھِ واریاہ خطرناک بٮ۪مٲرۍ آسان یہِ ڈیٖنگوٗ یہِ حظ یہِ مَلیریا تہِ چھُ ہٮ۪کان گٔژھِتھ پَتہٕ چھُ تَپھ کھَسان تہٕ وَسان اِنسانَس أسۍ چھِ مَچھَر دانہِ لاگان پَتہٕ چھِنہٕ اَسہِ مَچھِ تہٕ مٔہے یِوان بالکل تہِ کِہینۍ نہٕ